وعلیکم سلام اہن حظ آ تُہۍ کٕم چھُو اچھا اچھا ؤنو ماز حظ کوٗتاہ اوس ضروٗرت اچھا اچھا کوٗتاہ اوس ضروٗرت اچھا اچھا

اہن حظ آ چِکَن تہِ بَنِہ چِکَن تہِ بَنہِ اچھا اچھا اچھا ٹھیٖک ٹھیٖک کَر چھو تۄہہِ ضروٗرت یِم اچھا ٹھیٖک ٹھیٖک ٹھیٖک ریٹس ویٹس چھو تۄہہِ پَتہ ریٹ کیاہ چھ آز چلان حظ اچھا ٹھیٖک نہ یتھ گوٚو نا تۄہہِ چھو پَیی از درٛۄجر گوٚو نا یتھ ریٹ کٔھژ پرٮ۪تھ کُنہِ چیٖزَس یی مےٚ دوٚپ تۄہہِ چھوا پتہ ریٹن ویٹن ہٕنز چھوا تۄہہِ پتہ تۄہہِ دَپہٕ بہٕ یتھ ریٹ چھِ یہِ چھو یہِ ساڑ پانٛژھ ہتھ گَژھوٕ أڑجہِ دار حظ یہِ مَٹن آ تہٕ یہِ بالکل ٲڑجہِ دار گَژھِ ساڑ پانٛژھ ہتھ یۄس مژھ گَژھِ سۄ گَژھِ شےٚ ہتھ رۄپیہِ تہٕ یۄس یہِ چھُ چِکَن چھُ یہِ گَژھِ اکھ ہتھ ترٕٛہ رۄپیہِ کِلوٗ البَتہ سمبٲلِتھ کٔرتھ یہِ آسہِ بالکل بالکل سمبٲلِتھ کٔرتھ آسہِ یہِ یہِ آسہِ اکھ ہتھ ترٕٛہ رۄپیہِ کلوٗ تہٕ اگر تُہۍ آ بالکل بالکل یہِ آسہِ سورُے سمبٲلِتھ کٔرتھ بیٚیہِ مگر کالٹی کالٹی آسہِ اے ون تَمیُک ٹیٚنشن چھُنہٕ بالکل

نہ تَمِچ تَمِچ گٔیے تَمِچ تَمِچ گٔیوٕ تۄہہِ گارَنٹی تۄہہِ تۄہہِ کمہِ خٲطرٕ چھُو سَر یہِ تۄہہِ چھُوا فنگشن ونگشن کینہہ گرِ کیاہ کیاہ دٔلیل چھےٚ اچھا اچھا اچھا ٹھیٖک ٹھیٖک کِہیٖنۍ چھُنہٕ پرواے کِہیٖنۍ چھُنہٕ پرواے تۄہہِ دِمو بہٕ اگر تُہۍ ؤنو اچھا اچھا اچھا ٹھیٖک بالکل مےٚ ہیژھو تۄہہِ یی وَنُن مےٚ دوپ بہٕ وَنو تۄہہِ تۄہہِ کَر چھو ضروٗرت یہِ اگر تۄہہِ پگہٕے چھُو یہِ تۄہہِ یِم پٔژھۍ کَر یِنو تۄہہِ اچھا پگہہ شامن یِن پٔژھۍ نا ٹھیٖک مےٚ چھُ باسان تیٚلہِ بہتر اَسہِ أسۍ کَرو صُبحٲے یہِ تیار نا پگہہ صُبحن سُلی کَرو تیار أسۍ تہِ کیازِ اگر وٕنکیٚس کرو أسۍ یہِ تہٕ آ اتھ ہیٚکہِ اتھ چھُنا آ آز چھُ نا گرم اتھ ہیٚکہِ مُشک فیٖرتھ تہٕ یہِ گَژھۍ اتھ روزِنہٕ سُہ ٹیسٹ کہینہ یہِ گَژھِ نا آسُن فٮرٮ۪ش نا صُبحن آسہِ یہِ فرٮ۪ش تہٕ صُبنٕے کٔرو تُہۍ یہِ یوٗز نا آ ٹیسٹ ٹیسٹ روزِ برقرار چرٕب تہ بَنہِ چرٕب چرٕب کوٗتاہ چھُ ضروٗرت ہے کہیٖنۍ چھُنہٕ پرواے مےٚ ووٚن تۄہہِ کالٹی منٛز آسہِ نہٕ کہیٖنۍ تہِ شکایت یِیو نہ تۄہہِ اے ون کالٹی آسہِ اکھ زٕ کلوٗ چرٕب تہِ تی حظ آ اکھ سٮ۪کنڈ اکھ سٮ۪کنڈ آ ؤنو تُہۍ کیاہ کیاہ چھُ لٮ۪کُھن ٹھیٖک أڑجہِ دار گٔیے دہ کلوٗ ٹھیٖک مَژھ گٔیے یہِ گوٚو بون لیٚیس پانٛژھ کلوٗ چِکن اچھا چرٕب چرٕب گٔیے زٕ کلوٗ بیٚیہِ چِکن دہ کلوٗ چکن ٹھیٖک چھُ اکھ ہتھ ترٕٛہ رۄپیہِ حظ اکھ ہتھ ترٕٛہ رۄپیہِ گَژھِ کلوٗ بالکل بالکل نہ یہِ اوس تھوڑا امہِ بروٚنہہ اوٚترٕ پٮ۪ٹھ اوس یہِ اکھ ہتھ وُہ ہاے نا مگر اتھ کھولُکھ یمو راتہٕ گوٚو بیٚیہِ تھوڑا نا اکھ ہتھ ترٕٛہ رۄپیہِ چھُ آز بالکل اے ون مے ووٚن تۄہہِ اے ون کالٹی آسہِ پرٮ۪تھ کُنہِ منٛز تَمیُک ٹٮ۪نشن مہ ہییو تُہۍ کہیٖنۍ مےٚ ووٚنو تۄہہِ تہ ٹھیٖک چھُ ٹھیٖک کہیٖنۍ چھُنہٕ پرواے بہٕ کَرو تۄہہِ صُبحن یورے فون نا نو ساڑ نو کَرو تۄہہِ فون بہٕ تہٕ مےٚ آسہِ تیوٗت کال انشاء اللہ رحمٰن ریڑی تھومُت پرٮ۪تھ کانہہ چیٖز یہِ اچھا ٹھیٖک ٹھیٖک اچھا کہیٖنۍ چھُنہٕ پرواے سُہ تھاوو أسۍ دِتھ یہِ آسہِ یہِ آسہِ ریڑی صُبحن ٹھیٖک چھا یہِ آسہِ صُبحن ساڑٕ نو ریڑی تُہۍ تٔرزیو تہٕ دہ بَجے تٲرزیو تُہۍ یہِ امہِ بغٲر بیٚیہِ کینہہ حُکم چلو چلو اسلامُ علیکم